وعلیکُم اَسلام ٹھیٖک چھُو حظ الحمدُاللہ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اچھا کیٛاہ حظ دٔلیٖل تۄہہِ ٲسوُ کال کٔرمٕژ خیریَتٕے چھا اچھا ٹھیٖک ٹھیٖک تۄہہ ما یہِ اٮ۪گزام وٮ۪گزام کینٛہہ کران کیٛاہ چھُو تُہۍ چھُوا پَران وَران اچھا ٹھیٖک ٹھیٖک نیٚنٛدٕر ویٚنٛدر چھُوا کران اَصٕل پٲٹھۍ تہٕ تُہۍ ما سٹرٛٮ۪س نِوان زیادٕ یِمَن پَرنُک وَرنُک ٹٮ۪نشَن وٮ۪نشَن ما چھِی آسان زیادٕ کِہیٖنۍ چھُنہٕ پَرواے تہٕ کٲنٛسہِ کٲنٛسہِ نِش چھُوا دوا اوٚنمُت وُنیُس تام اَمہِ خٲطرٕ کَلہٕ دادِ وَلہٕ دادٕ خٲطرٕ اچھا ٹھیٖک چھُ تُہۍ ؤنِو یہِ ناو کیٛاہ چھُو تۄہہِ اَکھ سٮ۪کَنٛڈ بہٕ تھَوٕ تُہٕنٛز یہِ ڈِٹیل لیٖکھِتھ تہٕ تُہۍ ؤنِو مےٚ ناو کیٛاہ چھُ اچھا ٹھیٖک ٹھیٖک بیٚیہِ یہِ باسان کیٛاہ چھُ تۄہہِ یِہٕے کَلہٕ دود وَلہٕ دود تھَکاوَٹ وَکاوَٹ باسان نہ چلو چلو کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ گوٚبُر پرواے یہِ چھِ آسان یِہٕے اٮ۪کزامُک سٕٹرٛٮ۪س وٕٹرٛٮ۪س نہٕ اِنسان چھُ زیادٕ ٹایم بیٚیہِ نیٚنٛدٕر وینٛدٕر چھُوا کَران تہٕ کِنہٕ نیٚنٛدٕر تہِ چھَنہٕ زیادٕ یِونٕے ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ پرواے تۄہہِ چھُ حظ پَتہ أسۍ چھِ اٮ۪کچُلی یہِ أسۍ چھِنہٕ زیادٕ میٚڈِکیشَن کَرن کِہیٖنۍ أسۍ چھِ یہِ زیادٕ چھِنہٕ أسۍ دَوا وَوا دِوَان کِہیٖنۍ أسۍ چھِ زیادٕ کَرَان ییٚمِس تہِ کانٛہہ تہِ آسہِ نہ کینٛہہ سایکیٹِرٛک پرٛابلِم کینٛہہ تہٕ تٔمِس خٲطرٕ چھِ أسۍ تٔمِس خٲطرٕ چھِ أسۍ یہِ کَرَن کٲم أسۍ چھِ تٔمِس کاوسٕلِنٛگ زیادٕ دِوَان یا تھٔرِپی ؤرِپی زیادٕ دِوَان تٔمِس خٲطرٕ چھِنہٕ أسۍ زیادٕ کَرَان یہِ کینٛہہ میٚڈِکیشَن تہٕ تٔمِس چھِ أسۍ کوٗشِش کَرَان زیادٕ امے سۭتۍ گژھِ فرق گژھٕنۍ تہٕ أسۍ کَرو اِنشاء اللہ کوٗشِش تۄہہِ گژھِوُ فرق گژھٕنۍ تہٕ اَسہِ چھُ اٮ۪کچُلی کٕلنِک نا اَسہِ چھُ سرینگر کٕلنِک تہٕ تمیُک اٮ۪ڈرَس کرٕہو بہٕ تۄہہِ وَٹسیپَس پٮ۪ٹھ سٮ۪نٛڈ تہٕ تٔتھۍ اٮ۪ڈرَسَس پٮ۪ٹھ یی زیو تُہۍ تہٕ تٔتی وَنہٕ ہو أسۍ تۄہہِ کیٛاہ چھُ کیٛاہ چھُ کَرُن کیٛاہ نہٕ چھِ کَرُن یِتھ پٲٹھۍ ما چھِ فونَس پٮ۪ٹھ ہٮ۪کو نہٕ زیادٕ ؤنِتھ کینٛہہ تہٕ تَتِنَس وٕچھو أسۍ کیٛاہ باسہِ مےٚ ٹھیٖک تہٕ میٚڈِکیشَن باسیٛاہ ٹھیٖک یا تھٔرِپی باسیٛاہ ٹھیٖک یا کاوسٕلِنٛگ أسۍ کَرو اٮ۪کاڈِںٛگلی تۄہہِ ٹرٛیٖٹ ٹھیٖک چھا چلو چلو ٹھیٖک چھُ اَدٕ حظ چلو ٹھیٖک چھُ بہٕ کَرٕہو تۄہہِ وَٹسیپَس پٮ۪ٹھ تۄہہِ یہِ ڈِٹیل سٲرٕے سٮ۪نٛڈ تہٕ چلو ٹھیٖک چھُ ٹھیٖک چھُ بِہِو رۄبَس حوال ہا اَدٕ سا چلو